ہیٚلو اَسلام علیکُم وعلیکُم اسَلام ٹھیٖک اَلحَمدُللّہ تُہۍ چھِوا ٹھیٖک شُکُر رۅبَس کُن ٹھیٖک آ ٲسۍ حظ چھِ ییٚتی اَکھ زٕ دۄہ ٲسۍ نہٕ پٔتۍمیٚن دۅہَن کِہیٖنٛۍ اَسہِ اوس یہِ مۅکلیومُت ییٚتہِ مال وال تہٕ اَز چھِ أسۍ ییٚتی

میٚوٕے چھِ اَز چھِ زٕ نٔے ٹَنٛگ وَنٛگ آمِتۍ بیٚیہِ چھِ ژوٗنٛٹھۍ تہٕ بیٚیہِ چھِ یِمٕے سِٹورٕکۍ مال آسان یِم پایِن ایپٕل بیٚترِ اوا یِمٕے ژوٗنٛٹھۍ چھِ زٕ ترٛےٚ قٕسٕم ژوٗنٛٹھۍ چھِ بَلگیرِیا چھِ ژوٗنٛٹھۍ چھِ یِم ڈیلِشیٚس چھِ ژوٗنٛٹھۍ چھِ یِم کِنوٗز چھِ پُلوٗ یا اَز چھِ آمِتۍ نٔے تِم وایِٹ بَلگیرِیا تِم تہِ چھِ ییٚتہِ آ آ تِم تۅہہِ تۅہہِ کیٛاہ کیٛاہ اوسوٕ ضروٗرت کیٚلہٕ تہِ چھِ آمژٕ اَسہِ اوس یَوٕ پیٚٹھ مال مۅکلیوٚمُت تہٕ اَز اوٚن اَسہِ یہِ آ تازٕیے چھُ اَسہِ اوس دُکان تہٕ یَوٕ پیٚٹھ خٲلۍ کوٚرمُت اَسہِ اوس سورُے مۅکلیٛومُت ییٚلہِ مالٕے اسہِ یہِ اوٚن تہِ چھُ وۅنۍ سورُے تازٕے اَدٕ تۅہہِ کیٛاہ کیٛاہ اوس ضروٗرَت

ژوٗنٛٹھۍ پیٖٹۍ اَکھ زٕ تہٕ کیلہٕ نہ حظ ٲر چھِنہٕ اَسہِ کیٚنٛہہ وُنۍکیٚن تہٕ اَلبتہٕ ژٕنَن چھِ اَسہِ

اَدٕ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے تہٕ تۅہہِ ؤنِو یہِ یہِ کوٚت چھُ تۅہہِ أسہِ چھِ یِتھٕ پٲٹھۍ اَگر کانٛہہ ایٚڈریٚس دِیِو تُہۍ أسۍ ہیٚکَو تۅہہِ ڈِلِوَر تہِ کَرنٲوِتھ توٚتام تہٕ أسۍ ہیٚکو سوٗزِتھ تہِ نَتہٕ اگر تُہۍ پانہٕ یِیِو تہٕ اَدٕ ٹھیٖک چھُ اگر تُہۍ پانہٕ یِیِو تہٕ سُہ گوٚو زیادٕ ٹھیٖک آ أسۍ یے چھِ ییٚتی تہٕ اگر تُہۍ پانٕے یِیِو تِتہِ گوٚو ٹھیٖک تہٕ تُہۍ ؤنۍزیٚو کیٛاہ کیٛاہ چھُ ضروٗرَت أسۍ تھاوَو سُہ تَیار کٔرِتھ یا اگر تُہۍ أچَھن بُتھِ کَنۍ ییٚتہِ نٕے پیکِنٛگ کَرنٲوِو تہٕ کِہیٖنٛۍ چھُنہٕ تُہۍ یٖیزیٚو پانٕے وُچھِو اَصٕل پٲٹھۍ تہٕ آ بیٚیہِ یِمو علاوٕ بیٚیہِ کیٚنٛہہ چھُوا ضروٗرَت تۅہہِ تیلہِ تھاوَو أسۍ اَنہٕ نٲوِتھ تُہۍ ہیٚکِو اَز تہِ یِتھ اَز ژورِ بَجہِ تام ہیٚکِو تُہۍ یِتھ تہٕ پَگاہ تہِ ہیٚکِو تُہۍ یِتھ اَلبَتہٕ وُنۍکیٚن چھُ یہِ تازٕے تہٕ ٹھیٖک چھُ ٹھیٖک چھُ حظ اَدٕ حظ چلو